السلام علیکم ورحمۃ اللہ وبرکاتہُ بہٕ حظ وَنہٕ تۄہہِ پانٛژن پَنٕنہِ رِیاستہٕ کٮ۪ن پانٛژن ڈسٹرکٹن ہُنٛد ناو ییٚتہِ ہسا بہٕ روزان چھُس گۄڈٕنیُک یُس میون پَنُن آبٲیہِ ڈسٹرکٹ چھُ یَتھ حظ کۄلگوم ناو چھُ دوٚیم ہسا چھُ اننت ناگ ترٛیٚیم حظ چھُ پُلواما ژوٗرِم چھُ جموں تہٕ پوٗژِم ہسا چھُ سامبا